اگر زن انٹرنٮ۪ٹٕچ کَتھ کَرو زِ سٲنِس رِیاستَس تہٕ سٲنِس مُلکس انٛدر کٲنٛسہِ سَپدیو اِنٹرنٮ۪ٹ سۭتۍ واریاہ تبدیٖلی رونما یوٚتام حظ وَنہٕ بہٕ پَننٕۍ کَتھ کَرٕ کہِ ییٚلہِ برٛۄنٛہہ کالہِ ییٚمہِ وقتہٕ نہٕ اِنٹرنٮ۪ٹ سہوٗلیت تیٖژہ دٔستِیاب ٲس کیٚنٛہہ تَمہِ برٛۄنٛہہ اوس لُکھ اَسہٕ ییٚتہِ لوٗکَن واریاہ دو چار پٮ۪وان گَژھُن تہٕ ییٚلہِ زن اِنٹرنٮ۪ٹ وجوٗدس آو تہٕ ییٚمہِ سۭتۍ سٲنۍ کٲم واریاہ آسان گٔے اگر زن وٕکٮ۪ن اَسہِ پنٛنہِ رِیاستَس یا پنٛنہِ ملکَس یا بٲقی پوٗرٕ عالمس ہٕنٛز متعلق کانٛہہ تہِ خَبر زاننٕۍ اَسہِ تہٕ اَسہِ وٕکٮ۪نس موبایل چندٕ منٛز کٔڑِتھ اِنٹَرنٮ۪ٹ یوٗز کٔرِتھ سُہ خبر دٔستِیاب سپدان تہٕ برٛۄنٛہہ کالہِ اوس اَسہِ کِتابَن ہُنٛد سہار نِتھ کِتابن منٛز ژھٲنٛڈِتھ سُہ خبر ژھانٛڈٕنۍ پٮ۪وان تہٕ وٕکٮ۪نَن چھِ اِنٹرنٮ۪ٹ سۭتۍ واریاہ سہوٗلیت سَپٕزمٕژ اِنٹرنٮ۪ٹَن اوٚن واریاہ بدلاو روزمرہ چہِ زِندگی منٛز